پانٛژھ نمبر چھِ جِناب گۄڈَے گوٚو اَکہٕ شیٖتھ پَتہٕ گوٚو اَکھ ہَتھ اَکہٕ شیٖتھ امۍ پَتہٕ گوٚو اَکھ ساس تہٕ اَکہٕ شیٖتھ تمۍ پَتہٕ گوٚو اَکہٕ شیٖتھ ساس تمۍ پَتہٕ گوٚو اَکھ لَچھ اَکہٕ شیٖتھ ساس گٔے یہِ گٔے یِم جناب پانٛژھ نمبر ٹھیٖک چھِ حظ یی اوس نہٕ حظ وَنُن فایِف نَمبٲرٕس پانٛژھ نمبر دَہ ٹُہ دَہَن لَچھَن منٛز چھِ یِوان یِم نمبر ٹھیٖک جی جِناب چلو شُکریہ